اگر أسۍ کَرو پننہِ ییٚمہِ کٔشیٖرِ ہنٛز کَتھ کٔشیٖرِ منٛز چھِ واریاہ تِم جایہِ یِم واریاہ خوٗبصوٗرت چھِ یعنی کہِ تِمَن چھِ نیچَر بیٛوٹی یَتھ وَنان چھِ قُدرٔتی خوٗبصوٗرتی گوٚو تِمَن جایَن چھِ واریاہ خوٗبصوٗرتی مِثالے وَنو أسۍ گُلمَرگ چھُ پہلگام چھُ سۄنہٕ مَرگ چھُ ٲں بیٚیہِ کیٛاہ وَنو أسۍ کۄکَرناگ چھُ ویری ناگ چھُ بَنٛگَس ویلی چھُ ٲں بیٚیہِ تہِ چھُ کیٛتھانۍ کرٛیری واریاہ جایہِ چھِ مختلف جایہِ چھِ یا یِمہٕ گارڈٕن مۄغَل گارڈنٕز چھِ یا نِشاط گارڈٕن شالیٖمار گارڈٕن گوٚو یِم چھِ مطلب مختلف جایہِ چھِ یِم ییٚتہِ وُچھِنۍ لایق چھِ گوٚو ٲں بہٕ چھیٚس گٔمٕژ یِمنٕے مۄغل گارڈنَن منٛز گوٚو تَتہِ چھِ مےٚ روٗدۍ مِتۍ واریاہ اصٕل یادگار فوٹو تُلۍ مِتۍ تَتہِ گوٚو تِم اَگر اِنسان وُچھان چھُ وُنٛکیٚس گوٚو تِم چھِ یاد پیٚوان یعنی کہِ تِہنٛز فوٹو وَن ہنٛد یا سُہ نیچرَل بیٛوٹی قُدرتی خوٗبصوٗرتی چھِ دِلَس مُہِتھ نِوان گوٚو وۄنۍ تازٕ تازٔے گٔے أسۍ اوترٕ سۄنہٕ مرٕگ یعنی کہِ سُہ چھُ بانٛڈی پوٗرہ یَتھ ضِلعس مَنٛز بانڈی پورہ ڈِسٹِرٛکٹ تہِ چھُ واریاہ خوٗبصوٗرت سُہ ضلعہٕ گوٚو گٔے أسۍ سۄنہ مَرگ تَتہِ تہِ روٗدۍ واریاہ خوٗبصوٗرت پوش ٲسۍ پہاڑ چھِ تَتہِ یا وَنو أسۍ تِم غار چھِ تَتہِ گوٚو تِم چھِ تَتہِ واریاہ خوٗبصوٗرَت گوٚو اِنسانَس چھِ روزان یم خوٗبصوٗرتی قۄدرٔتی خوٗبصوٗرتی یاد زِ بہٕ کوٚت گوس یا یا گُلمَرگ چھُ گَژھان انسان اَفروَٹھ چھُ کھَسان شیٖن چھُ وُچھان گوٚو گَنٛڈولا سوارِ چھُ چیٚوان اِنسان گوٚو یِم چھِ ساری تِم تازٕ یاد روزان زِ یِم چھُنہٕ اِنسان ہیٚکان زِندگی بھر مٔشرٲیِتھ کِہیٖنۍ نہٕ یا گُرۍ سَوٲرۍ چھُ اِنسان خاص کَر کَران زِ اگر کانٛہہ بُزرگ انسان تہِ آسہِ گوٚو سُہ ہیٚکہون شیٖن وُچھِتھ کھٲلِتھ شیٖن وُچھنہِ کھٲلِتھ سُہ ہیٚکہون یِمنٕے گُریٚن پٮ۪ٹھ کھٲلِتھ گوٚو تِم گُرۍ مطلب تِم چھِ آسان ییٖتیٛاہ نَرم چھِ آسان گوٚو تِم چھِنہٕ نَہ چھِ تِم ژٔپۍ ہیٚوان نَہ چھِ تِم کیٚنٛہہ کَران گوٚو یِم چھِ واریاہ مختلف جایہِ چھِ یِم اِنسان چھُ گَژھان یِم سارے جایہِ چھِ روزان یِتھ پٲٹھۍ یاد زِ خوٗبصوٗرتی تِہنٛز چھِ نِوان دِلَس مُہتھ یعنی کہِ دِل چھُ یَژھان زِ بہٕ گَژھہٕ ہا بار بار گَژھہٕ ہا یِمَن جایَن نِش تِکیٛازِ تاکہِ یِم دِلہٕ جایہِ روزٕ ہان یاد زِ پَتہٕ پَگاہ وَنہو أسۍ مِثال بٔڑۍ اِنسان ییٚلہ گَژھان چھِ پَتہٕ چھِ وَنان پَننیٚن ساتھِیَن سۭتۍ تہِ او فَلٲنۍ جایہِ آو یُتھ مَزٕ فِستٲنۍ جایہِ آو یُتھ مَزٕ گوٚو اِنسان چھُ ہیٚکان ؤنِتھ زِ فَلٲنۍ جایہِ چھُ یُتھ تَؤے چھِ یَتھ وَنان جنتِ بے نظیٖر یعنی کہِ یُس یہِ سون کٔشیٖر چھِ یہِ چھِ واریاہ مختلف باقیَن سِٹیٹو نِش باقٕیَن جاین نِش چھِ یہِ واریاہ مختلف گوٚو ییٚتِچۍ خوٗبصوٗرتی یا ییٚتِکۍ کُلۍ چھِ اگر مِثال وَنو أسۍ کُلیٚن ہنٛز خوٗبصوٗرتی ییٚتہِ چھِ کُلیٚن تہِ تیٖژاہ اصٕل خوٗبصوٗرتی زِ دِل چھُ اِنسان چھُ وَنان زِ بہٕ روزٕ ہا یِمنٕے دِلَن کُلیٚن وُچھان یا خاص کَر وَنو أسۍ یِتھ پٲٹھۍ اِنسان زِنٛدٕ روٗزِتھ چھُ ہوا گوٚو ییٚتہِ کٔشیٖرِ منٛز چھُ ہوا تہِ میلان واریاہ تازٕ یعنی کہِ تاز و تٔریٖن چھُ روزان انسان صُبحٲے وۄتھہِ اِنسان تاز و تٔریٖن ہوا چھُ انسان دۄہ کیٚن ژۄن پٔہرَن چھُ چیٚوان اِنسان تاز و تٔریٖن ہوا ییٚتہِ کٔشیٖر منٛز گوٚو ییٚتہِ چھِ کٔشیٖرِ منٛز تِم جایہِ گوٚو یِم چھِنہٕ مٔشرٲیِتھ اِنسانَس گَژھان کِہیٖنۍ نہٕ یِم چھِ یادٕے یاد روزان گوٚو کٕہٲنۍ تہِ جاے چھَنہٕ سۄ یۄس اِنسان مٔشرٲیِتھ ژھٕنہِ تِکیٛازِ ییٚتہِ چھِ تِژھ اللہ تعالیٰ ہن خوٗبصوٗرتی تھٲومٕژ گوٚو واریاہ خوٗبصوٗرتی چھِ ییٚتہِ زِ یُس نہٕ مٔشرٲیِتھ چھِ اِنسانَس گژھان کِہیٖنۍ تہِ